السلامُ علیکُم اگر زَنہٕ تہِ أسۍ ٲں کَشمیری لیٚنگویج ہنٛز کَتھ کَرو کَشمیری لیٚنگویج چھِ اَسہِ پَنٕنۍ اَکھ مادری زبان یہِ چھِ اَسہِ پَنٕنۍ لینگویج کٔشیٖر مَنٛز پرٮ۪تھ اَکھ اِنسان پرٮ۪تھ اَکھ کٲشُر روزَن وول چھُ کٲشُر کَرُن زانُن یَژھان ہَر أکِس اِنسانَس چھُ ییتہِ کٲشُر کَرُن تَگان تہٕ یِم پَنٕنۍ زبان کٲشٕر زُبان ہُند ہٕندۍ سۭتۍ چھِ اَسہِ کٲشرٮ۪ن ہٕنٛز پہچان یہِ چھِ اَکھ سُہ زبان یُس واریاہ زیادٕ اصٕل چھے واریاہ اصٕل چھِ سٲنۍ زبان یہِ چھے پرٮ۪تھ أکِس یہِ چھِ واریاہ آسان زبان ییٚتہِ چھِ پرٮ۪تھ أکِس آں یُس چھِ ییٚتہِ چھِ پرٮ۪تھ اَکھ مطلب اصٕل پٲٹھۍ کاشُر کَران ہَر أکِس چھِ اصٕل پٲتھۍ مطلب پَنٕنۍ لیٚنگویج مَنٛز اَکھ أکِس سۭتۍ کَتھ باتھ کران اگر کُنہِ جایہِ گَژھان تہٕ تَتہِ اصٕل پٲٹھۍ کَتھ کَران أکِس بیٚیِس سۭتۍ ٲں کاشِر پٲٹھۍ کَتھ کَران وۄنۍ اَگر أسۍ کُنہِ تہِ مطلب ٲں کٲشُر مطلب سُند کٲشر بٲیِس چھِ آسان یا مطلب کانٛہہ تہِ واریاہ چھِ آسان تِم اگر پَنُن بِزنٮ۪س چھُ سِٹاٹ کَران یا کیٚنٛہہ فار مطلب مثلن أسۍ وَنو ییٚتہ چھِ کانٛہہ ریڑی میڑ وول ریڑی میڑ دُکان یا بیٚیہِ کیٚنٛہہ تِمَن تِمَن چھُ مطلب تِہنٛز تِمَن چھُ پَنُن زُبان کٲشُر وۄنۍ یِیہِ تِمَن نِش کانٛہہ کَسٹَمَر یِمَن ٲں یِمہِ سٕنٛز یمِس پَنٕنۍ زبان تہِ مطلب کٲشُرٕے آسہِ ٲں کٲشُر ییٚمِس کٲشُراصٕل پٲٹھۍ تَگان آسہِ کَرُن تِمَن گَژھہِ پانہٕ وٕنۍ اَکھ أکِس سۭتۍ یُس کَتھ باتھ چھِ سۄ گَژھہِ تِمَن واریاہ آسان کَرٕنۍ یُس زَن یہِ دُکانُک مطلب دُکان دار چھُ یا یُس کَسٹَمَر چھُ مطلب اگر دُکاندار ہیٚکہِ آرام سان تٔمۍ سٕنٛز کَتھ سَمجِتھ سُہ ہیٚکہِ آرام سان تٔمِس سۭتۍ مطلب تٔمۍ سٕنٛز تمِس سمجٲیِتھ تٔمۍ سٕنٛز کَتھ ہیٚکہِ سُہ آرام سان آرام سان سَمجِتھ کہِ سٲنۍ کشمیری یُس زبان چھِ یہِ چھِ واریاہ اَکھ اصل لیٚنگریج مطلب یہِ پَزِ نہٕ اَسہِ مٔشرٲیِتھ شیرٕنۍ کِہیٖنۍ تہِ وۄنۍ چھِ أسۍ مطلب أکِس جایہِ پٮ۪ٹھ بیکِس جایہِ پَرنہٕ خٲطرٕ گَژھان یا بیٚیہِ کُن چھِ گَژھان وونۍ چھِ اَسہِ مطلب ضروری مطلب بیاکھ بیٚیہِ کانٛہہ زُبان مطلب لیٚنگویج ہیٚچھِنۍ تہِ ضروری مگر تٔتھی سۭتۍ سۭتۍ یُس پَنٕنۍ اَسہِ یہِ کٲشٕر لیٚنگویج چھے یہِ چھَنہٕ اَسہِ مٔشرٲیِتھ شیرٕنۍ کِہیٖنۍ تہِ